ٹیٚوٗرِسٹ پِلیٚس یُس زَن وُچھو یَتھ اننت ناگس منٛز اَتھ منٛز چھُ پہلگام اَتھ منٛز چھُ ڈاکٮسُم اَتھ منٛز چھُ ویری ناگ ایٹسِٹرا تہٕ یِم چھِ واریاہ ٹیوٗرِسٹ پِلیٚسز اَتھ منٛز ساروٕے کھۄتہٕ بہتٔریٖن ٹیورِسٹ پٕلیس چھُ وُنٛکیٚن ماننٕہ پہلگام اَتیُک آب و ہوا چھُ بَڑٕ بہتٔریٖن یہِ اَتیُک منٛزٕ یہِ جنٛگُل اَتیُک روڑ اَتیُک یِم ہوٹل ہوسٹل اَتہِ چھِ واریاہ فیسلٹی اَتِچ پارکہٕ اَتہِ چھُ واریاہ واریاہ اَصٕل چھُ اَتہِ زِ یہِ چھۭ گۄڈٕنِکس نمبرَس پٮ۪ٹھ ؤنٛکیٚن یہِ ٹیوٗرِسٹ پَلیس یہِ ہسا چھُ بَڑٕ بہتٔریٖن تہٕ بیٚیہِ چھُ اَمہِ مٔزیٖد اکھ بیاکھ اکھ مان زٕ فضلیت اتھ اَتہِ چھِ امرناتھ کیو یُس زَن امرناتھ مان زٕ گوٚپھ چھِ سٲنۍ ہیٚنٛدۍ باے چھِ اور یِوان زِیارَت کَرنہِ اور اَتیُک چھُ ییٚلہِ مان ژٕ یِم ٹیوٗرِسٹ چھِ یِوان نٮ۪برِم چھِ یِوان واریاہ چھِ یوان اور زِیارَت کرنہِ اور اتِکۍ چھِ یِم چھِ گُرین پٮ۪ٹھ کھسان اور اتیُک چھُ اَمیُک مان ژٕ اَثر چھُ پیٚوان سٲنِس أمِس مان ژٕ أمِس سٲنِس بایِس پٮ۪ٹھ یِم اور یِم گُر وُر ہیٚتھ چھِ کھسان یِم تہِ چھِ اَتہِ مان ژٕ پَنٕنۍ آنہٕ ژور کَماوان اتُک چھُ اَتہِ چھِ ہیٚکان اکھ غریٖب اکھ تہِ اسہِ بٔچِتھ تِکیٚازِ ییٚلہِ یِم ہُتھ پٮ۪ٹھ چھِ یِوان نٮ۪برٕ پٮ۪ٹھ اور اتہِ چھِ پَتہٕ یِم پہلگام پٮ۪ٹھ اور کھسان گُرٮ۪ن پٮ۪ٹھ اور یِم یہِ گُر ہیٚتھ چھِ سونٕے بوے آسان سونٕے کٲشُر بوے سونٕے مُٮسلمان بوے تہٕ یہِ اَتہِ چھُ ہیٚکان یہِ مان ژٕ پَنُن یہِ روزگار یِم بےروزگار جوان تہِ چھِ آسان یِم چھِ ہیٚکان اَتہِ روزگار کَمٲوِتھ تمہِ اکھ چھُ یہِ مان ژٕ فضلِیت تہِ اتھ نَمبر زٕ چھُ اَتہِ آلریڈر یُس زَن یہِ پارکہٕ ورکہٕ چھُ یہِ ہوسٹل چھِ بَڑٕ اَصٕل واریاہ فیسَلٹۍ چھِ لیٚدٕر چھِ آب و ہوا چھُ اَتیُک چھُ واریاہ اَصٕل تہٕ یہِ چھُ گۄڈٕنِکِس نَمبرَس پٮ۪ٹھ یہِ پہلگام ٹیوٗرِسٹ پٕلیس یِوان ماننہٕ باقٕے شُکرِیا